اسلام علیکُم اَہن حظ ٹھیٖک صحت چھےٚ حظ ٹھیٖک آ آ آ اَدٕ کیٚنٛہہ نہٕ حظ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ نَہ حظ وَ گٔے یہِ نَرَم زٔمیٖن تہٕ وَ کھَنو یہِ اِنشاء اللہ